پنٛداہ ژور زٕ ساس نَو سَتھ سَتھ زٕ ساس سَتھ شےٚ ترٛےٚ زٕ ساس نَو پانٛژھ کَہہ زٕ ساس بَہہ اَرداہ بَہہ زٕساس ترٛواہ